سون بہٕ یَتھ سِٹیٹَس منٛز روزان چھَس تَتھ چھِ وَنان کَشمیٖر تہٕ کَشمیٖر چھِ واریاہ زیادٕ خوٗبصوٗرت جاے ییٚتہِ چھُ سٲرسٕے آب آب سَم یِم چھُ آبشار کۄہ چھُ بٔٹھۍ چھُ پرٛتھ کیٚنٛہہ کانٛہہ قٕسمہٕ کُلۍ چھُ یِم واریاہ زیادٕ خوٗبصوٗرت چھُ تہٕ ییٚتہِ چھِ واریاہ تِژھ جایہِ یِم واریاہ زیادٕ خوٗبصوٗرت چھُ گُلمرگ چھُ پہلگام چھُ بَنٛگَس چھُ اِتھٕے کٔنۍ چھُ ٹنٛگمَرٕگ چھُ واریاہ واریاہ تِم جایہِ چھُ یِم واریاہ زیادٕ خوٗبصوٗرت چھُ تہٕ اِنسان چھُ وَنان بہٕ بیٚہما تِمنٕے منٛز تہٕ کَشمیٖرَس منٛز چھُ بیٚیہِ مۅغل گارڈَن لایک نِشاط چھُ شالمٲر چھُ یِم واریاہ ساتہٕ چھ بیٚیہِ چھُ ڈَل لیک یُس کہِ واریاہ زیادٕ خوٗبصوٗرت چھُ یِتھٕے کٔنۍ یِتھَے کٔنۍ چھُ ییٚتہِ واریاہ زیادٕ چیٖز تِم یِم خوٗبصوٗرت چھِ تَوَے چھُ یُس کٔشیٖر چھُ اَتھ چھِ وَنان دُنیاہَس پٮ۪ٹھ اگر کُنہِ جایہِ جَنت چھُ سُہ چھُ ییٚتی کشمیٖر کَشمیٖرسٕے منٛز